یوٗتاہ چیلینج چھِ نہٕ فیس کران أسۍ ییٚتہِ تِکیازِ یِہُند یُس ایریا چھُ سُہ کیاہ سا چھُ نہٕ یُس سِٹی ہُند ایریا چھُ تَتہِ چھُ کیٚنٛہہ گام تہِ کَنسڈر کران تَتھ سٹی سۭتۍ اَلبتہ یَتھ ایریا ہَس منٛز بہٕ چھُس بَسان تَتھ منٛز چھُ بالکُل ۂرہالی تَتہِ چھُ نہٕ خال کانہہ برابلِمہ یُس اَسہِ مطلب ایبزارٕب فیس چھُ کران سٲنِس آس پاس ماحولَس منٛز لُکھ لُکن گژھِ پانَس خَیال آسُن لُکھ چھِ پانہٕ واریاہ اَصٕل یِمَن پَتہ چھِ یِتھۍ کَن چھِ تِم پَنُن گرٕ چھِ یَژھان صاف تھاوُن تِتھٕے کَن چھِ پَنُن ایریا پَنُن علاقہٕ پَنُن گام پَنٕنۍ سٹی یَژھان صاف تھاوُن اَلبتہ اوٚور اول چھُ واریاہ اَصٕل لُکھ واریاہ ایجُوکیٹڈ لُکھ یِمن پَتہ چھُ گندگی سۭتۍ چھُ نہٕ چلان کِہینۍ تِم چھِ کران کوٗشِش کہِ گندگی پھلاوو نہٕ کیٚنٛہہ بٹ اَگر مےٚ اکھ کانٛہہ یا اَسہِ وَنو یُس برابلِم چھِ کیٚنٛہہ لُکھ چھِ تِم یِم جنک فوٚڈ چھِ کھیٚوان وَتہِ پَکان پَکان چھِ تِم واٹر بوٹل یِم یوٗز اینڈ تھرو بوٹلہٕ چھِ آسان تِم چھِ چھکان پَتھر یا کُنہِ جایہِ کانٛہہ کُنہِ جایہِ چھُ کانٚہہ کیاہ ہٮ۪کہٕ بہٕ ؤنِتھ یہِ کُنہِ جایہِ چھُ پَنٕنۍ یُس گرِچ گندگی نیرِ یا یہِ تَتھ چھِ دِوان زوٚنگ مطلب سُہ چھُ زالان تَمہِ سۭتۍ یُس پَلوٗشن چھُ گژھان تِم تِم وجہہ سۭتۍ کینژھ گاڑین ہُند شور گاڑِ چھِ واریاہ تَتہِ سٲری چھُ آلموسٹ اون کران گاڑِ گاڑین ہُند شور اکھ مین برابلِم باسیے مےٚ یہِ ہے یہِ نوٚیِز پَلوٗشن یُس چھُ تَتہِ سُہ گوٚژھ نہٕ آسُن کیٚنٛہہ باقٕے اُور آل اگر بہٕ وَنہٕ میٲنِس ایریا ہَس منٛز چھُ نہٕ خاص تِژھ اینورنمینٹ برابلِم کیٚنٛہہ یٖژھ بَجین بَجین سٹی ین منٛز چھِ آسان سٹی ین منٛز چھِ نہٕ لُکن جاے آسان کیٚنٛہہ صاف تریش چھےٚ نہٕ مِلان کیٚنٛہہ جاے چھےٚ نہٕ آسان کیٚنٛہہ کہِ تِم کرن گٲڑۍ پَنٕنۍ پارٕک جاے چھےٚ نہٕ آسان کیٚنٛہہ تِم کرن پَنٕنۍ یہِ گندگی ڈمپ کُنہِ جایہِ تیٖژھ برابلِم چھےٚ نہٕ تَتین کیٚنٛہہ